وعلیکُم السلام اَہن حظ آ تُہۍ کَم چھُو آچھا

اَہن حظ آ آ اَہن حظ آ تۄہہِ کوٚروُ اَصٕل حظ اَسہِ نِش چھُ کَٹہٕ ماز بَڑٕ ماز یُس ماز ژےٚ مرضی گژھی سُہ دِمہوے ژےٚ أسۍ آ کۄکَر ماز بَنہِ باضٲبتہٕ بِلکُل اَچھا کیٚنٛہہ نہٕ حظ چھُنہٕ بَنہِ بَنہِ ٹٮ۪نشَن مہٕ ہیٚیِو کیٚنٛہہ ماز بَنہِ برابر فرٛٮ۪ش تۄہہِ چھُو ہوم ڈِلِؤری کَرٕنۍ کِن تُہۍ یِیِو پانَے اَہن حظ آ أسۍ چھِ گَرٕ تہٕ واتناوان اَہن حظ آ کۄکَر ماز گوٚو یہِ آ بایلَر کۄکَر بیٚیہِ گٔے تِم کھٔدۍ کۄکَر یِم ہایبِرٛڈ چھِ آسان کٲشِرۍ کۄکرٮ۪ن ہُنٛد پیرٮ۪نٛٹ تہِ بَنہِ آ دَہ حظ دَہ اَدٕ ماز تہِ دَہ کِلوٗ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ بیٚیہِ کیٚنٛہہ بیٚیہِ کیٚنٛہہ چھُ حظ اَدٕ حظ اَدٕ حظ

السلام